اَسلام علیکُم مےٚ حظ چھُ صبُحَس سُلی دِیُتمُت آرڈر پیٖزا تہٕ کانتی خٲطرٕ تۄہہِ دَپیوٕ دۄن گَنٹن اَندر اَندر چھِ أسۍ ڈیلِؤری کَران دۄن گَنٹن اَندراَندر واتوٕ تۄہہِ آیٹم تِکیازِ اَتھ چھُ ڈِسٹَنس کَم دۄن گَنٹن اَندر اَندر واتہِ مَگرتقریٖبَن گٔے وٕنکیٚس ترٛےٚ گَنٹہٕ علاوٕ تہٕ تُہۍ چھُنہٕ واتان کِہیٖنۍ تُہۍ ؤنِو سیٚود تُہۍ یِوا کِنہٕ کِہیٖنۍ نہٕ یا اگر یہِ یِیو تہٕ پَنٕنۍ لوکیشن کٔرِو اَسہِ سینڈ ؤنِو کَتین چھُس بہٕ وٕنکیٚن کوٗتاہ ٹایم لَگہِ أسۍ تَمہِ حِسابہٕ پیارو أسۍ تہٕ اَسہِ وٲتۍ لگ بگ زٕ گَنٹہٕ تۄہہِ پیارُن مےٚ چھُ فرینڈ تہِ آمُت أسۍ چھِ دۄنوٕے کران مطلب بے صبری سان یِم انتظارس أسۍ چھِ دپان تُہۍ ٲسِو پَکان تُہۍ ٲسِو پَکان اَسہِ ووٚت واریاہ ٹایم پیاران ہُہ تہِ اوس مےٚ أمِس ووٚنمُت تُہندین مطلب ییٚمُک تُہندِ ریسٹورنٹ ٲسۍ مےٚ واریاہ تعٲریٖف کٔرمٕتۍ مےٚ اوس دوٚپمُت مطلب یِم چھِ اَصٕل مطلب پروڈَکٹ کالٹی پروڈکٹ چھُ یِمن آسان یِہُند کھٮ۪ن چھُ یوٗتاہ آسان رُت آسان واریاہ تعٲریٖف ٲسۍ مےٚ کٔرمٕتۍ بیٚیہِ چھِنہٕ یِم دۄنکھٕ دِوان یِم کہیٖنۍ لیٹ چھِنہٕ یِم واتناوان یِم کِہیٖںۍ یُس ٹایمَس پٮ۪ٹھ یِم چیٖز مےٚ ٲسۍ واریاہ تعٲریٖف کٔرمٕتۍ پَنٕنہِ اَندٕ ییٚلہِ وۄنۍ أمۍ تہِ وٕچھ پانہٕ زٕ گنٹہٕ تہِ گٔے علاوٕ تُہۍ چھو نہٕ ؤنہِ اَنان کِہیٖنۍ نہٕ تُہۍ ؤنِو سیٚود یوٚد تۄہہِ چھُو ہا اَنُن کِنہٕ کِہیٖنۍ نہٕ اَگر تُہۍ واتنٲیو تہٕ گوٚو ٹھیٖک تیٚلہِ ؤنِو مےٚ تُہۍ کۭتِس ٹایمَس اَندر اَندر واتنٲیو تہٕ بیٚیہِ کٔرِو پَنٕنۍ لوکیشن سینڈ تُہۍ کَتہِ چھِو وٕنکیٚس تاکہِ أسۍ تہِ تَمہِ حِسابہٕ کرو أسۍ تہِ اِنتظار نہ تہٕ ؤنِو سیٚود اَگر نَے ہٮ۪کِو یِتھ تہٕ تیٚلہِ گوٚو ٹھیٖک تیلہِ ؤنِو تہٕ تیٚلہِ کَرو أسۍ آرڈر کینسل أسۍ ہٮ۪کو تیلہِ بدل کُنہِ جایہِ تہِ آرڈر کرنٲیِتھ وٕنکیٚن ییٚتین اَسہِ جلدی پہم گژھِ